کین یوٗ کین سُپیٖک فایو نیمز فرٛام یُوَر اَکھ حظ چھ علی کاک بیٚیہِ چھ رشیٖد مام بیٚیہِ چھ ریٚش چیٚچہِ بیٚیہِ حظ چھ رمضان کاک